ہاں تُہۍ چھِو وَنان کیازِ چھُ پیوان یہِ مطلب اَحتِیاط کَرُن اَحتِیاط چھُ پیوان اَسہِ اَمہِ موٗجوٗب کَرُن کیازِ کہِ ییٚلہِ أسۍ رَنان چھُ سُہ چھُ آسان واریاہ زیادٕ توٚت تہٕ تَمہِ ساتہٕ چھُ پیوان اَسہِ واریاہ زیادٕ احتِیاط کَرُن کیازِ کہِ اَگر توٚت اوس کیٚنہہ مطلب لیجۍ زَن ٲسۍ زَن تٔژ یا کیٚنہہ سُہ زَن ہا پیٚیہِ نَرِ پٮ۪ٹھ ہا زَنگہِ پٮ۪ٹھ تیٚلہِ گژھِ نۄقصان واریاہ زیادٕ یا کُنہِ ساتہٕ چھُ اَگر یِکیاہ کوٹن آسہِ اَسہِ نزدیٖک پَتہٕ زَن پیٚیہِ لیجۍ ویجۍ کوٹنَس پٮ۪ٹھ کوٹن ہیٚکہِ دٔزِتھ پَتہٕ ہیٚکہِ نۄقصان گٔرِتھ اِتھٕے کَنۍ اَگر أسۍ لۄکُٹ شُر آسہِ تَمہِ ساتہٕ برونہہ کُنَتھ اَسہِ چھُ یوان واریاہ زیادٕ اِحتِیاط کَرُن یا اَگر أسۍ پٔتلہٕ تھاوو پٔتۍلہٕ تُلو ییٚمہِ پٮ۪ٹھ ہیٹرٕ پٮ۪ٹھ تھوٚد رَنان رَنان یا گیسہٕ پٮ۪ٹھ تُلو تھوٚد اَسہِ چھُ پیوان تہ أسۍ چھِ کران تَتھ مطلب تھپہِ کران تھَپھ کیازِ کہِ تَتھ چھُ آسان ژَکہِ سُہ پٔلاسٹِک لگٲوِتھ سُہ چھُ نہٕ مطلب زیادٕ توٚت سُہ چھُنہٕ توٚت گژھان کِہینۍ تہِ نہٕ اَسہِ چھُ پیوان واریاہ زیادٕ احتِیاط چھُ پیوان کَرُن ییٚلہِ مطلب أسۍ رَنان چھِ آسان اَسہِ چھُ پیوان واریاہ زیادٕ ہُشار بِہُن کُنہِ ساتہٕ چھُ آسان لۄکُٹ شُر تہِ برونہہ کَنۍ آ لۄکُٹ شُر تہِ اَسہِ چھُ پیوان تَمہِ ساتہٕ اَحتِیاط کَرُن تہٕ أمِس گژھِ نہٕ مطلب توٚت لُگُن یا کِہینۍ تہِ یا کُنہِ ساتہٕ چھُ اَسہِ پانسٕے گژھان اَسہِ چھُ تھوڑا بہت توٚت لَگان کیاہ چھُ گژھان اَگر اِنسانس مطلب یِتھٕے کَنیتھ کٲنسہِ وٕچھ نہ آب تٔمِس پیٚیہِ سُہ یہِ نَرین پٮ۪ٹھ یا زَنگہِ پٮ۪ٹھ کیاہ گژھِ یِتھٕے کَنۍ اَسہِ چھُ پیوان واریاہ زیادٕ احتِیاط کَرُن واریاہ زیادٕ احتِیاط چھُ پیوان کَرُن تہٕ یِتھٕے کَنۍ چھُ أسۍ کُنہِ ساتہٕ آسان بَتہٕ بتہٕ رَنان پَتہٕ زینان چھِ أسۍ بَنٹن تھاوان پَتھر تَمہِ ساتہٕ چھُ اَسہِ گۄڈٕ تھاوان اَسہِ چھُ گۄڈٕ وٕچھُن نہ اَسہِ گژھِ نہٕ کھۄرَس پٮ۪ٹھ پیوٚن اَسہِ گژھِ نہٕ زَنگہِ پٮ۪ٹھ پیوٚن یا اَسہِ گژھِ نہٕ نَرِ پٮ۪ٹھ پیوٚن کِہینۍ تہِ نہٕ اَسہِ چھُ پیوان واریاہ زیادٕ گۄڈٕ سوںچُن یا کُنہِ ساتہٕ چھِ أسۍ آسان ژۄچہِ کران ژوٚٹ کران گیسَس پٮ۪ٹھ یا ہیٹرَس پٮ۪ٹھ اَسہِ چھِ تُلٕنۍ احتِیاط سان کیازِکہِ شیشتٔر چھُ واریاہ زیادٕ توٚت گژھان سُہ چھُ اَسہِ اَصٕل پٲٹھۍ احتِیاط سان تُلٕنۍ یا تَتھ پٮ۪ٹھ چھِ اَسہِ ژوٚٹ تراوٕنۍ احتِیاط سان اَگر أسۍ یِتھٕے کٔنۍ تراوو اَسہِ ہیٚکہِ پانس نۄقصان تہِ گٔژھِتھ اَسہِ ہیٚکہِ اَتھٕ تہِ دٔزِتھ یِتھٕے کَنۍ اَسہِ چھُ پیوان ژوٚٹ یا یا اَگر أسۍ یا اَگر أسۍ سیُن تہِ رَناو لیجہِ پیوان تھاوٕنۍ احتِیات سان اَسہِ چھُ پیوان تَتھ اَسہِ چھُ پیوان سُہ دٔجۍ کرٕنۍ تَتھ یوٗز تَتھ چھِ أسۍ وَنان کٲشِر پٲٹھۍ تٔژھ کَرٕنۍ تٔژھ اَنٕنۍ تٔژھ پیٚوان تٔژھِ سۭتۍ پیوان تھوٚد تُلُن اَسہِ چھُ یا چاے چھِ کران سُہ تہِ چھِ پیوان پَتہٕ سُہ پٔتلہٕ تُلُن تٔژھِ سۭتۍ تھوٚد یِتھٕے کَنیتھ چھُ کانہہ وٕچھناوان دۄد لیٚجہِ منٛز سُہ تہِ چھُ پیوان تٔژھِ سۭتۍ تُلُن تھوٚد یا أڑۍ چھِ یِتھٕے کَنیتھ تراوان پَتہٕ چھُ تِمن واریاہ زیادٕ نۄقصان گژھان کٲنسہِ چھُ اَتھٕ دَزان کٲنسہِ چھُ کھۄر دَزان یِتھ کٔنۍ أسۍ مطلب یِتھ کَن وٕچھان چھِ واریاہ زیادٕ واریاہ زیادٕ احتِیاط چھُ پیوان کَرُن أڑۍ چھِ یِتھٕے کَنۍ أڑۍ چھِ یَتھ تیٖل چھِ تاوِ منٛز کاران پَتہٕ چھُ سُہ چھُ پیوان تراوُن سُہ چھ سُہ چھُ پیوان تراوُن اَصٕل پٲٹھۍ پیوان تراوُن تراوُن تَتھ منٛز تیٖل اَگر أسۍ یِتھٕے کَنۍ تراوو سُہ سُہ ہیٚکہِ نۄقصان تہِ کٔرِتھ اَگر تٔژ تٔژ گژھِ سۄ تٲو زیادٕ پَتہٕ تراوو أسۍ یِتھٕے کَنۍ تیٖل سُہ چھُ تورٕ چھِکہٕ کھالان تِمَو سۭتۍ ہیٚکہِ اَسہِ نۄقصان گٔژِتھ اس لیے چھُ پیوان اَسہِ تراوُن وار وارٕ اَصٕل پٲٹھۍ یا تٲو پیوان پَتھر تراوٕنۍ